ہیٚلو وَعلیکُم اَسَلام کَم حظ چھِو اَلحَمدُاللہ یہِ کَمہِ کَمپٔنی ہُنٛد چھُ یہِ ایٚچ پی چھا ڈیٚل چھا اچھا ڈیٚل کیٚنٛہہ چھُنہٕ پَرواے تُہۍ ؤنِو مےٚ اتھ کۅس جنریشَن چھِ یہِ چھا آے تھرٛی آے فایِو آے ٹین اچھا آے فایِو ٹھیٖک چھُ اتھ کوٗتاہ ٹایِم ووت یہِ پرٛابلِم گژھنَس اچھا اچھا سافٹ وِیٚر وغیرہ چھُوا اَپ ڈیٚٹ کوٚرمُت

کَر چھُو اوٚنمُت کَر چھُو أکھ ؤری سافٹ وِیٚر کوٚروٕ اکی پھِرِ اَپ ڈیٚٹ ہٕہ اینٹی وایرَیٚس چھُس ایٚنٹۍ وایٚریس چھُوا اتھ کوٚرمُت اِنسٹال اچھا اچھا میے بی تَمہِ سٍتۍ ما آسہِ مُمکِن چھُ تَمہِ سٍتۍ تہِ ہیٚکہِ یہِ پرٛابلِم گژھِتھ کِہیٖنٛۍ تہِ چھُنہٕ بیٚیہِ بیٚیہِ ما چھُ کیٚنٛہہ باسان اکھ گوٚو یلہٕ چھُنہٕ گژھان یہِ کیٚنٛہہ بیٚیہِ چھا کیٚنٛہہ باسان اچھا اچھا اِنٹرنیٹ وَغیرہ چھِو چلاوان تُہۍ اتھ

ٹھیٖک چھُ کِہیٖنٛۍ تہِ چھُنہٕ پَرواے تُہۍ ؤنۍزیٚو اَسہِ پَنُن ایٚڈرس أسۍ کَرو کوٗشِش أسۍ واتہٕ ہو تۅہہِ اوٗرۍ أسی دِمو اتھ پَتہٕ أتی نظر یا کٔرۍزیٚو تُہۍ کٲم تُہۍ أنۍزیٚو سٲنِس شاپَس پیٚٹھٕے یہِ أسۍ دِموٗ اَتھ ییٚتی نَطر اتھ کیٛاہ پرٛابلِم چھِ ٹھیٖک چھا باقٕے چھےٚ نہٕ کِہیٖنٛۍ تہِ پرٛابلِم اتھ آسہِ زیادٕ کھۅتہٕ زیادٕ یہِ اَپ ڈیٚٹ یا اَگر تُہۍ پانہٕ تہِ ہیٚکہوٗن اکہِ پھِرِ اَپ ڈیٚٹ کٔرِتھ تُہۍ کٔرۍزِہوٗن اَپ ڈیٹ میے بی اَپ ڈیٚٹ سٍتۍ ما ژلَس یہِ پرٛابلِم آ بِلکُل بیٚیہِ چھُ اتھ میے بی کُنہِ ساتہٕ چھُ یہِ تہِ گژھان ییٚمہِ ساتہٕ گۅڈٕنیٚتھ یہِ پی سی تۅہہِ اوٚنوٕ لیٚپ ٹاپ تۅہہِ اوٚنوٕ اچھا اتھ چھِ ہیٚکان پرٛابلِم گٔژھِتھ اِی میل منٛز یُس تۅہہِ اِی میل گۅڈٕنیٚتھ یتھ پیٚٹھ ایکاوُنٛٹ اوس چَلان سُہ کٔرۍزیٚو اتھ چینج ٹھیٖک چھا أسۍ چھِ اکژ جی میل وَغیرہ دِوان اتھ چھُنہٕ تتھ پیٚٹھ چھُنہٕ پَتہٕ یہِ یلہٕ گژھان کِہیٖنٛۍ تَوے موٗجوٗب کٔرۍزیٚو تُہۍ اتھ کٲم تُہۍ بَناوزیٚو اتھ اِی میل مَگر تتھ تھٲوِزیٚو لاسٹَس اوُٹ لُک ڈاٹ کام ٹھیٖک چھا تتھ پیٚٚٹھ اَگر کانٛہہ اِشوٗ آسہِ تتھ پیٚٹھ گژھِ سُہ سالوٗ ہٕہ چَلو چَلو اَسلامُ عَلیکُم